مےٚ چھُ ناو یاسِر بہٕ چھُس روزان گاندَربَل بہٕ چھُس واریاہ خۄش پنٛنِس حِسابَس منٛز پنٛنِس پانَس سۭتۍ یُس مےٚ چیٖز خۄش زیادٕ چھِ تھاوان سُہ چھِ مےٚ تھاوان گَرِکٮ۪ن سۭتۍ کَتھ باتھ کَرٕنۍ ییٚلہِ بہٕ گَرِکٮ۪ن سۭتۍ کَتھ چھُس کَران بیٚیہِ تَمہِ پَتہٕ ییٚلہِ بہٕ دوستَن سۭتۍ کَتھ باتھ چھُس لاگان کَرٕنۍ ہمسایَن سۭتۍ کَتھ لاگ کَتھ چھُس لاگان کَرٕنۍ سُہ چیٖز چھِ مےٚ واریاہ خۄش تھاوان بیٚیہِ چھِ مےٚ تھاوان خۄش ییٚلہِ رۄپیہِ چَندَس چھِ آسان ییٚلہِ اِنسان کینٛہہ کماوان چھُ ییٚلہِ پونٛسہٕ چَندَس چھِ آسان سُہ چھِ واریاہ سُہ سُہ چیٖز چھِ اِنسانَس واریاہ خوشی دِوان اَمہِ پَتہٕ ییٚلہِ گَرِچ کامہِ چھِ کَران مٲلِس ماجہِ ہِنٛز کامہِ چھِ کَران سۄ چیٖز چھِ واریاہ خوشی دِلَس سکوٗن دِوان دِلَس تَمہِ سۭتۍ چھِ خوشی گژھان بیٚیہِ ییٚلہِ دوستَن سۭتۍ گِنٛدان چھِ یا دوستَن سۭتۍ چَکرَس چھُ گژھان پِکنِک چھُ گژھان یا ٹیوٗرِسٹ سپاٹَن پٮ۪ٹھ چھِ گژھان تَتہِ چھُ واریاہ مَزٕ لگان تِمَن سۭتۍ اٮ۪نجاے کَرنَس اِن شاٹ ییٚلہِ بہٕ مطلب پَنُن پان حٲضِر چھُس تھاوان پنٛنٮ۪ن فرٛٮ۪نٛڈسن برونٛہہ پنٛنٮ۪ن دوستَن برونٛہہ کَنٮ۪تھ پنٛنٮ۪ن گَرِکٮ۪ن برونٛہہ کَنٮ۪تھ تِہِنٛدِ سۭتۍ تِہِنٛدِ پانَس سۭتۍ آسنہٕ سۭتۍ چھُ مےٚ واریاہ خوشی مِلان کہِ بہٕ چھُس نہٕ تمہِ وِز پنٕنۍ سۄ سیڈنٮ۪س تمہِ وِز چھِنہٕ مےٚ پانَس سۄ سیڈنٮ۪س روزان کینٛہہ تمہِ سۭتۍ چھُس بہٕ روزان واریاہ خۄش بیٚیہِ چھُ مےٚ گژھان کٲم یُتھُے بہٕ گَرِچ کٲم چھُس کَران أسۍ چھِ گاڈنِنٛگ کَران گَرِ یا أسۍ چھِ گَرِکٮ۪ن سۭتۍ گِنٛدان بیٚنٮ۪ن بایَن سۭتۍ چھِ گِنٛدان مٲلِس ماجہِ سۭتۍ چھِ گِنٛدان بٲیِس سۭتۍ چھُس بہٕ گِنٛدان یا لۄکٹٮ۪ن لۄکٹٮ۪ن شُرٮ۪ن سۭتۍ چھُس بہٕ گِنٛدان پَنُن وقت چھُس بہٕ تِمَن سۭتۍ دِوان تِم چھِ مےٚ واریاہ خۄش تھاوان واریاہ تہٕ واریاہ زیادٕ خۄش چھِ مےٚ تِم تھاوان ییٚلہِ بہٕ بہٕ چھُس وٕنۍکٮ۪نَس سکوٗلَس منٛز کٲم کَران تَتہِ چھُس بہٕ لۄکٹٮ۪ن لۄکٹٮ۪ن شُرٮ۪ن سۭتۍ آسان گِںٛدان تِم ماسوٗم بَچَن سۭتۍ ییٚلہِ بہٕ پَنُن پَنُن ہَم کلام چھُس روزان تِمَن سۭتۍ چھُس بہٕ گِںٛدان تِمَن چھُس بہٕ اَسان سُہ چھِ اِنسانَس بَچپَن یاد دِلاوان پَتہٕ چھِ اِنسان دَپان لۄکچار کۭتیٛاہ اَصٕل ٲسۍ أسۍ تہٕ وٕنۍکٮ۪نَس تہِ چھِ أسۍ واریاہ أسۍ تہِ گٔژھۍ وٕنۍکٮ۪نَس تہِ گٔژھۍ یِتھی آسٕنۍ مطلب تمہِ سۭتۍ چھِ أسۍ پَنُن پاسٹ یاد روزان یُتھُے بہٕ گَرِکٮ۪ن سۭتۍ یُتھُے بہٕ گَرِکٮ۪ن منٛز بِہِتھ چھُس آسان بہٕ چھُس تِمَن پَنٕنۍ دٔلیٖل وَنان تِم چھِ پَنٕںۍ دٔلیٖل وَنان پا ہِسٹِرٛی پَنٕںۍ وَنان اَمہِ سۭتۍ چھِ أسہِ نصیٖحت مِلان پَتہٕ چھِ أسۍ روزان تھوڑا ذہن نہ اَسہِ اَسہِ کیٛاہ پَزِ زندگی منٛز کَرُن أسۍ کِتھ کَنۍ روزو زندگی منٛز خۄش ییٚلہِ بہٕ دوستَن سۭتۍ پِکنہِ أسۍ چھِ کِرکٹ آسان گِںٛدان کِرکَٹَس منٛز چھِ أسۍ واریاہ زیادٕ اٮ۪نجاے کَران تَتٮ۪ن چھِ أسۍ واریاہ واریاہ زیادٕ واریاہ خوشی حٲصِل کَران